ہیٚلو ہیٚلو آ سلامُ علیکُم وعلیکُم سَلام یہِ چھِ حظ جے کے بینٛک مےٚ حظ چھُ بیسِکٔلی بیسِکلی بہٕ حظ چھُس مےٚ حظ چھُ تُہٕنٛدِس بیٚنٛکَس منٛز اٮ۪کاوُنٛٹ حظ سیوِنٛگ اٮ۪کاوُنٛٹ تہٕ مےٚ حظ اوس وۅنۍ کرٛیڈِٹ کارڈ حظ کھُلاوُن اَتھ اٮ۪کاوُنٛٹَس اگینِسٹہٕ مےٚ ؤنۍتو مےٚ کیٛاہ فارمیلٹی وغیرہ چھِ کَرنہِ تہِ یُتھ بہٕ ایپلاے ہیٚکیٛا حظ کٔرِتھ اَہَن حظ اَہَن حظ اَہَن حظ

اَچھا اَچھا اَچھا تُہۍ تُہۍ لیکھِو حظ تُہۍ لاسٹہٕ فور ڈِجِٹٕس وَنہٕ حظ سیٚوَن ایٹ ٹوٗ نایِن

اَہَن حظ بِلکُل اَہَن حظ کرٛیٚڈِٹ لِمِٹ حظ تُہۍ چھُو حظ کرٛیٚڈِٹ اَچھا کرٛیڈِٹ لِمِٹ اَکھ سَتَتھ ساس یِم ہٮ۪کہٕ حظ بہٕ اے ٹی ایٚم منٛز کٔڈِتھ تہِ کِنہٕ یِمَن اَمہِ تھرٛوٗ ہٮ۪کہٕ بہٕ خٲلی شاپِنٛگے یٲژ حظ کٔرِتھ

اَچھا اَچھا اَہَن حظ اَہَن حظ اَچھا اَچھا

اَچھا اَچھا مےٚ ؤنۍتو حظ یہِ اَتھ ما حظ چھُ کانٛہہ ہِڈِن چارٕج وغیرہ حظ

اَہَن حظ اَہَن حظ اَہَن حظ اَچھا یہِ چھِ حظ وَن ٹایِم چارٕج حظ اَہَن حظ اَہَن حظ تی شُکریہ شُکریہ شُکریہ وعلیکُم سلام